ہیلو اَسلام علیکُم تُہۍ چھِو حظ پُلواما سوٗمو سِٹینڑ پٮ۪ٹھ أسۍ حظ چھِ پَتھنہٕ پٮ۪ٹھ سجاد احمد اَسہِ حظ اوس راتھ حظ سومو اکھ کٔرمٕژ بُک پَگہہ اوس اَسہِ اَسہِ اوس گژھُن پَگہہ پِکنِک تَمہِ خٲطرٕ ٲسۍ اَسہِ سومو اکھ بُک کٔرمٕژ تہٕ بیٚیہِ اوس اَسہِ ایڈوانٕس اکھ ساس رۄپیہِ دیُتمُت مَگر وونۍ حظ چھُ موسمی حالاتو کِنۍ پیٚو اَسہِ کینسٕل کرُن پِکنِک تہٕ بہٕ چھُ سو تۄہہِ تَوے موٗجوٗب فون کران یُس اَسہِ ایڈوانٕس دیٚتمُت چھُ سُہ کٔرتو اَسہِ واپَس اَہن حظ آ تُہۍ کٔرو کٲم یُس یہِ فون نَمبر ییٚمہِ پٮ۪ٹھ بہٕ تۄہہِ کال چھُسو کران اَتھ چھُ فون پَے تہٕ پَے ٹی ایٚم تہِ دۄشوے لِنک کٔرِتھ تُہۍ کٔرو تَمہِ حِسابہٕ فون پَے کیاہ چھِ یَتھ وَنان ٹرانَسفر ساس رۄپیہِ اَگر تۄہہِ کیٚنٛہہ باسوٕ مَثلن اَگر کیٚنٛہہ کیٚنٛہہ ڈِڈکشن تہِ کٔرہوٗس اکہ زٕ ہَتھ رۄپیہِ سُہ چھُ نہٕ مَسلہٕ کیٚنہہ انشااللہ نٔوِس ہَفتَس منٛز ما آسہِ اَسہِ اَگر تاپھ اوس نٔوِس ہَفتَس منٛز کرو أسی تۄہےٖ نِش بیٚیہِ کیاہ چھِ اَتھ وَنان سوموٗ بُک اسلام علیکُم